اَسَلامُ علیکُم کیٚنٛہہ تِم ڈِشٕز یِم ہٮ۪لدی چھِ آسان یِم أسۍ پنٛنہِ فیملی ہِنٛدۍ خٲطرٕ چھِ بَناوان تِمو منٛز چھِ اَکھ ماز ماز یُس أسۍ چھِ رَنان مطلب تَتھ مازَس ہٮ۪کو أسۍ کانٛہہ تہِ ریٚسیٖپی بَنٲیِتھ تَتھ چھِ بَنان کَباب چھِس بَنان رِستہٕ چھِس بَنان ناٹہٕ یَکھٕنۍ چھِ بَنان گۄشتاب چھِ بَنان تہٕ بیٚیہِ گوٚو بیٛاکھ یہِ گاڈٕ گاڈٕ تہٕ مُجہِ چھِ أسۍ رَنان تہٕ یہِ تہِ چھِ ہٮ۪لدی ڈِش بیٚیہِ چھِ بیٛاکھ بیٖنٕز مطلب رازما دال یہِ تہِ چھُ ہٮ۪لدی بیٚیہِ چھُ ٹوٚمیٹو تہٕ ژامَن ٹماٹر تہٕ ژامَن چھِ بیٛاکھ ہٮ۪لدی یُس أسۍ پنٛنہِ فیملی ہِنٛدۍ خٲطرٕ چھِ کُک کَران بیٚیہِ چھِ بیٛاکھ مَشروٗم مَشروٗم پاستا تہٕ تَتھ سۭتۍ چھِ تھوڑا کۄکُر تہِ گژھان تہٕ یہِ تہِ چھِ بَنان اَکھ ہٮ۪لدی ڈِش یُس أسۍ پنٛنہِ فیملی ہِنٛدۍ خٲطرٕ چھِ بَناوان